یُس زَن یہِ گِنٛدُن چھُ یہِ چھُ لوٗکن پانہٕ ؤنۍ جوڑان تہٕ بیٚیہِ اکھ ٹیٖم ؤرٕک تہٕ بیٚیہِ لُکھ رَلاونٕچ اکھ أہم کِردار اَدا کران یُس یہِ گِنٛدُن چھُ یہِ چھےٚ اَسہِ ہیٚھناوان زینُن ہارُن کِتھٕ پٲٹھۍ کرو أسۍ مُشکِلات فیس کِتھٕ پٲٹھۍ ہیٚکَو أسۍ مُشکِلات برداشت کٔرِتھ کِتھٕ پٲٹھۍ ہیٚکَو أسۍ تِم مُشکِلاتن منٛز نیٖرِتھ یہِ چھِ اسہِ گِنٛدُن ہیٚچھناوان بیٚیہِ چھِ اَسہِ گِندنَس منٛز اکھ مین چیٖز ہیٚچھان سُہ گوٚو ٹیٖم ؤرٕک پانہٕ ؤنۍ اکھ محنت کٔرِتھ پَنُن کانٛہہ اکھ سِٹریٹِجی بَنٲوِتھ کِتھٕ پٲٹھۍ ہیٚکو أسۍ زیٖنِتھ کِتھٕ پٲٹھۍ ہیٚکو أسۍ پانہٕ ؤنۍ سامپَتھ روٗزِتھ یہِ چھِنہٕ مین رول اَدا کران گِنٛدُن گِنٛدٕنَس منٛز چھُ أسۍ یَکجاہ گژھان بیٚیہِ چھِ أسۍ أکِس بیٚیہِ کہِ سُنٛد دَرٕد ہیٚکان سَمجھتھ أکِس بیٚیہِ کِس زانان أکِس بیٚیہِ سُنٛد زانُن مانُن چھُ پانَس اَنٛدر یِوان بیٚیہِ چھِ امہِ سۭتۍ ہیٚکان زِیٖنِتھ بیٚیہِ چھِ اَمہِ سۭتۍ یُنِٹی اکھ بَنان پانہٕ ؤنۍ بیٚیہِ چھِ یہِ پرموٹ کران ٹیٖم ؤرٕک کولیبرٛیشن تہٕ بیٚیہِ چھِ